السلامُ علیکُم وعلیکُم السلام اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ آ آ آ أسۍ حظ چھِ ٹوٗرِسٹ گایِڈ آ تُہۍ کَتہِ پٮ۪ٹھ حظ چھُو

آچھا اَچھا ٹھیٖک بارہمولہ سایِڈٕ تۄہہِ کیٛاہ تۄہہِ ٲسوٕ اٮ۪پاینٛٹمٮ۪نٛٹ اورٕ چَکر ورک اوسا کُنہِ جایہِ کَرُن آچھا ٹھیٖک تہٕ تۄہہِ کٔژَن دوٚ تۄہہِ کٔژَن دۄہَن پٮ۪ٹھ چھُو یہِ ٹرٛپ گوٚو سَتَن دۄہَن پٮ۪ٹھ تُہۍ چھُو حظ فیملی ہیٚتھ کِنہٕ تُہۍ چھُو پانہٕ کُنٕے زوٚن اَچھا فیم تۄہہِ چھُو یہِ کُنہِ کٔمپٔنی تھرٛوٗ یہِ ٹرٛپ کِنہٕ تۄہہِ چھُو یہِ پانہٕ کٔرمٕژ بُک آچھا ٹھیٖک تہٕ تہٕ تُہۍ چھُو حظ مان ژٕ ونان سَتَن دۄہَن منٛز کرو أسۍ سٲلِم جایہِ وِزِٹ کِنہٕ تھوڑا کیٚنہہ جایہِ کٔرِو تُہی سری تۄہہِ چھُو سری نگر ڈِسٹِکٕے وِزِٹ کَرُن تہٕ تہٕ تۄہہِ چھُو یِس نہ وٕچھ حظ وٕچھ حظ وٕنۍکٮ۪نَس أسۍ چھِ یُس تُہۍ ٹرٛیوٕل گایِڈ تۄہہِ وٕنۍکٮ۪نَس وَنیو لگ بگ چھِ یہِ تِرٛوُہ ٹُونٹی تھرٛی ٹوٗرِسٹ پٕلیسٕز حظ چھِ تہٕ اَسہِ چھِ اَسہِ چھِ اَتھ اٮ۪سٹٕمیٹ فِفٹیٖن ڈیزَن منٛز چھِ أسۍ یِم کمپٕلیٖٹ کران تِکیازِ دۄہَس منٛز چھِ أسۍ ہٮ۪کان دۄیِو کھۄتہٕ علاوٕ چھِنہٕ أسۍ ہٮ۪کان ٹرٛپ کٔرِتھ آز اٮ۪رینٛج کیٚنہہ آز حظ چھِ وٕ اگر کانٛہہ جلدی جلدی کرِ اگر تُہۍ ؤنِو تہٕ أسۍ کَرو سَتنٕے دۄہَن منٛز تۄہہِ کَمپٕلیٖٹ تھوڑا تھوڑا ہاوَو تہٕ أسۍ بناوَو اَتھ شِڈوٗل تیٚلہِ أسۍ کرو یہِ دوٚن دۄہَن منٛز مَکلَن اَسہِ لگ بگ پانٛژھ پانٛژھ آسَن اَسہِ مَکلان گوٚو سَتَن دۄہَن منٛز مَکلَن اسہِ آرام سان یِم پٕنژٕہ جایہِ نہ نہ نہ اہن اہن حظ سُہ چھُ صحیح نہ نہ تیوٗتاہ تیوٗتاہ تہِ نہٕ حظ چھِنہٕ أسۍ ما نِمو تۄہہِ تہٕ یہِ أسۍ نِمو تۄہہِ تور دَپو وٲتِو یور تہٕ پتہٕ کَڑو واپَس پٔکِو سا بیٛاکھ جاے لگ بگ آسَن مِنِمَم مِنِمَم آسنو تۄہہِ تھرٛی اَوٲرٕس میلان أکِس جایہِ ترٛ ترٛے گھنٛٹہٕ حظ میلنو تۄہہِ آرام سان بیٚیہِ کٔرِو تُہۍ وٕچھ حظ مثال ییٚتہِ چھِ ٹٮ۪مپٕل تہِ شنٛکر اَچاریاہ چھِ یا زیٖرو برٛج چھِ یا نِشاط چھِ باقٕے جایہِ چھِ یم حظ یِم حظ کرناوَو تۄہہِ أسۍ سٲلِم وِزِٹ چار جہِ وٕچھ حظ اگر اگر تۄہہِ تُہۍ تھٲیِو أنِو گٲڑۍ پَنٕنۍ سۭتۍ کِنہٕ گٲڑۍ أنِو تُہۍ تھاوَو تۄہہِ میٛٲنی تہٕ تُہۍ کٔژ حظ نَفر چھُو اَسہِ چھِ تَمی حساب تیٚلہِ گٲڑۍ کَرٕنۍ اٮ۪رینٛج داہ نَفر چھُو حظ تُہۍ تیٚلہِ چھِ اَسہِ اَسہِ مےٚ چھِ باسان اَسہِ چھِ تیٚلہِ تَویرا بُک کَرٕنۍ نتہٕ چھِ بٔڑ اَسہِ وِنٛگَر کرٕنۍ بُک آ آ ٹے ٹٮ۪مپو اَن سُہ چھِ تَمہِ کھۄتہٕ کمفٲ تیٚلہِ وٕچھُو حظ اگر تُہۍ ٹٮ۪مپو کٔرِو بُک داہ نفر چھُو نا تُہۍ سَتَن دۄہَن پٮ۪ٹھ تہٕ تۄہہِ گژھنو تَتھ ناینٹیٖن تھَوزنٛڈ گَژھنو تۄہہِ تَتھ ٹٮ۪مپووَس پتہٕ حظ گٔے باقٕے میٛٲنۍ گایِڈ جارٕجِس گٔے الگ میٛٲنۍ چھُو تۄہہِ گایِڈ جارٕجِس لَگان سَتَن دۄہَن لَگنو تۄہہِ ساڑ تُرٛواہ ساس رۄپیہِ اہَن حظ تٕرٛہ ساس تام گَژھن یِم اَلہٕ پَلہٕ دۄیہِ تٕرٛہ ساس چھِ یِم یِوان ٹھیٖک حظ تُہۍ کٔرۍزیو مےٚ کَنٹیکٹ تہٕ بیٚیہِ چھُو تۄہہِ تھوڑا یہِ بُکِنٛگ اٮ۪ماوُنٛٹ تہِ ترٛاوُن تیٚلہِ بہٕ کرو تۄہہِ فون تہٕ أسۍ کرو تیٚلہِ یہِ بُک چھِنہٕ حظ ٹھیٖک اَدٕ سا اَدٕ سا